وعلیکُم سلام یہِ پُلیٖسس پٮ۪ٹھ چھُوا اَسہِ حظ چھِ محلَس منٛز یہِ ژوٗر تہٕ تُہۍ یِیوٗ حظ یوٗرۍ اَدٕ کیٛاہ اَسلامُ علیکم